اَسَلامُ علیکُم وَرَحمَتُہ اللہ یُس مےٚ گۄڈنیُک پَنُن پروڈَکٹ اوٚن بہٕ کَرٕ وَنۍ آز تۄہہِ پنُن تمیُک ایٚکسپیٖریَنٕس شیر یُس حظ یہِ مےٚ یہِ ہِیَر اۄیِل اوٚن اَیُرویدِک ایٚکس نیچرَل ہیَر اۄیل اوٚن یہِ سہ اوٚن مےٚ مےٚ سہِ وَنے أکۍ ژٕ کَر یہِ ہیَر اۄیل اِستعمال ژٕ کَر یہِ کَلہٕ تیٖل اِستعمال یہِ تیٖل کر ژٕ استعمال یُتھے ہَسا مےٚ یہِ تیٖل کوٚر اِستعمال مےٚ سہ اوس آسان کُف واریاہ زیادٕ بیٚیہِ ہَسا اوس مےٚ مَس تہِ نیران گُتُل اَلبتہ یَنہٕ پیٹھٕ مےٚ یہِ تیٖل کوٚر اِستعمال اَیُرویدِک ایٚکس نیچرَل اۄیِل نیچرَل تیٖل مےٚ سے لوٚگ کُف مۄکلٕنۍ یُس ہَسا مےٚ کُف چھِ سُہ سے لوٚگ مےٚ مۄکلٕنۍ بیٚیہِ یُس میون مَس چھُ سُہ اوس مےٚ گۄڈٕ اورٕ یور مان ژٕ مٲنِو تُہۍ دوٚر اوس تَکُر اوس واریاہ زیادٕ میون مس اَلبَتہ یِتھُے مےٚ یہِ تیٖل کوٚر اِستعمال یُس مےٚ اَیُرویدِک تیٖل اوٚن سُہ تیٖل کوٚر مےٚ اِستعمال تمہِ سۭتۍ ہَسا مےٚ گوٚو مَس بِلکُل سُمودتھ نرم گوٚو مان ژٕ پھُہُر گوٚو واریاہ زیادٕ نَہ سے روٗد مےٚ کُفہٕ نَہ سے روٗد مےٚ سُہ دوٚر ترٛوش تَکور مَس نَہ سے گوٚو مےٚ مَطلَب لوٚگ مےٚ مَس نیرنہِ گۄڈنِکٮ۪ن دۄہَن آسے باسے مےٚ یہِ مےٚ زِ یہِ ہَسا چھ شاید اَپزے یہِ چھُنہٕ شاید کِہیٖنۍ یہِ ٹھیٖک ویٖک کَران اَلبَتہ ییٚلہِ مےٚ زٕ ترٛےٚ ہَفتہٕ گٔے کَنٹنیو اِستعمال کَران پَتہٕ ہَسا لٔجۍ مےٚ تھوڑا چینٛج باسنہِ یُس حظ یہِ چینٛج لٔجۍ باسنہِ مےٚ سے لوٚگ مَس نیرنہِ کِہیٖنۍ پَتہٕ ہَسا یِتھُے بہٕ کَنٛگوٗ اوسُس والان مےٚ سے اوس آسان کُف بَلاے اکھ بہٕ اوسُس مَس دٕنان یُتھُے بہٕ مَس اوسُس دٕنان کُپھ اوس مےٚ نیران واریاہ زیادٕ یُس مےٚ کُف وٕچھ کُپھ گوٚو مےٚ واریاہ زیادٕ کَنٹرول تمہِ سۭتۍ واریاہ زیادٕ رُکیو تمہِ سۭتۍ کُپھ مَدَد دیُت تٔمۍ کُفَن واریاہ أمۍ تیٖلَن کوٚر واریاہ زیادٕ مَدَد کُپھ چھِنہٕ مےٚ آز کِہیٖنۍ تہِ مَس تِنہٕ چھِنہٕ مےٚ آز نیرٲنی یُس مَس چھُ میون سُہ چھُ بَنیومُت پھۄہَر واریاہ زیادٕ بہٕ وَنمو تُہۍ تُہۍ کٔرِو یہِ تیٖل اِستعمال اَیُرویدِک ایٚکس نیچرَل تیٖل اۄیِل چھِ اتھ وَنان یہِ چھُ مارکٹَس مَنٛز لانٛچ گوٚمُت تُہۍ کٔرِو یہِ تیٖل اِستعمال پَتہٕ ؤنِو تُہۍ مےٚ کیاہ ووٚنوٕ تۄہہِ ہُس حظ یہِ میون ایٚکسپیٖریَنس چھُ بہٕ وَنوٕ تۄہہِ ییٖژی ہٕن تُہۍ کٔرِو یہِ اِستعمال تُہۍ وٕچھِو یہِ تیٖل چھےٚ کیاہ یہِ چھُ واریاہ زیادٕ اصل کیازِ کہِ گۄڈٕ برٛونٛہہ اوس مےٚ واریاہ زیادٕ کُپھ ژَلان مَس ژَلان نیٖرِتھ بیٚیہِ اوس مےٚ یہِ مَس روزان تَکور ترٛوٚش اوس واریاہ زیادٕ روزان پَتہٕ یَنہٕ پیٹھٕ مےٚ یہِ تیٖل کوٚر اِستعمال مےٚ سے چھِ کٲم گٔمٕژ مَس میون چھُ بَنیومُت پھۄہور نہَ چھُ مےٚ مَس ژَلان نیٖرِتھ نہَ چھ مےٚ کُپھٕ یہِ چھ گوٚمُت مےٚ واریاہ زیادٕ بہتَر مَس بہٕ وَنوٕ تۄہہِ تُہۍ تہِ کٔرِو یہِ تیٖل اِستعمال بیٚیہِ وَنوو نہٕ بہٕ کِہیٖنۍ